اکھ جَنؤری زٕ ساس اَکوُہ ژۄداہ جنؤری زٕ ساس تہٕ شَتوُہ پٲنٛژھ دَسمبر کُنوُہ شیٚتھ اَکنَمَتھ ژور دسمبر کُنوُہ شیٚتھ تُرٛنَمَتھ پانٛژھ مے کُنوُہ شیٚتھ تہٕ ژُنَمَتھ